ہیٚلو السَلامُ علیکُم ٹھیٖک پٲٹھۍ چھُو حظ آ اَسہِ کَرے اَتہِ آرڈَر کَرے حظ اہن حظ اَسہِ کَرے پیٖزا کَرے آرڈَر اہن حظ اَسہِ کَرے چِکَن بٕلاسٹہٕ پیٖزا آرڈَر تۄہہِ حظ چھُ بدل آرڈَر سوٗزمُت اہن حظ تۄہہِ چھُو چیٖز اینٛڈ کان سوٗزمُت اہن حظ یے حظ گوٚو غلط تُہۍ حظ چھُو بیٚیہِ چھِ رے یَتھ چھِ ریٹہِ منٛز تہِ فرق ہُہ چھُ گژھان زٕ ہَتھ وُہ رۄپیہِ ہُہ چھُ گژھان اَکھ ہَتھ شیٖتَے رۄپیہِ اہن حظ مہربٲنی کٔرِو کٔرِو اَسہِ دِیِو پَنُن پیٖزا سوٗزِو واپَس اہن حظ اَسہِ اوس چِکَن بٕلاسٹ کوٚرمُت آرڈَر چلو شُکریا شُکریا چلو ٹھیٖک حظ